آہن حظ ییٚتہِ چھُ واریاہ زیادٕ سٕژ کٲم چھِ آرِ کٲم چھِ کَران تِلہٕ کٲم چھِ کَران واریاہ زیادٕ چھِ ہر کُنہِ جایہِ یہِ کٲم آسان چَلان تہٕ مےٚ چھُ اَکہِ لَٹہِ بَنومُت پانہٕ اَکھ سوٗٹ مطلب ڈِزاینَر وِیَر سوٗٹ اَکھ بنومُت سُہ کِتھ کَنۍ بنوو مےٛ بہٕ وَنو تۄہہِ تَمِچ سٲرٕے ڈِٹیل سُہ کِتھ کَنۍ بنوو مےٚ گٔے کٲم یِتھ کَنۍ کہِ تہٕ کیٛاہ چھِ یَتھ وَنان بہٕ گۄڈنٮ۪تھٕے اوٚن مےٚ کَپٕر یُتھُے مےٚ کَپُر اوٚن تَتھ کَپ سُہ اوٚن مےٚ لگ بگ سُہ اوٚن مےٚ کاٹَن ٹایپَس پٮ۪ٹھ کَپُر تَتھ کَرنٲو مےٚ آرِ کٲم تَتھ ترٛٲونٲو مےٚ گۄڈٕ ترٛوو مےٚ تَتھ چھانٛپ ترٛاونو مےٚ تَتھ تَمہِ پتہٕ کَرنٲمَس آرِ کٲم تہٕ رنٛگ بستہٕ نِیَم الگ الگ گاسَس سَبٕز یِتھَے کٔنی یَتھ یہِ شوٗبہِ ہا تَتھ سُہ رنٛگ بستہٕ نیوٗمَس تہٕ تَمہِ پتہٕ گٔے کٲم یُتھٕے مےٚ سُہ رنٛگ بستہٕ ونٛگ بستہٕ کوٚر تہٕ لاگنو مےٚ تَتھ گۄڈٕ یہِ اَتھٕ کٲم لگنٲومَس کیٛاہ چھِ اَتھ وَنان آرِ کٲم کَرنٲو مےٚ تَتھ تَمہِ پتہٕ گٔے کٲم یُتھٕے مےٚ اَتھ آرِ کٲم وارِ کٲم کرنٲو تہٕ وَنہِ اوس مےٚ یہِ دیُت مےٚ وَنہِ یِمن کیٛاہ چھِ اَتھ وَنان کٲرۍ گَرن اَتھِ تِمن چھِ تِم چھِ کَرناوان ڈِزاین وِزاین بناوان مگر مےٚ آے نہٕ تَتہِ بَرابٔری ڈِزاینَن کیٚنٛہہ مےٚ اوس اَکھ نٮ۪ٹ پٮ۪ٹھ اَکھ ڈِزاین وٕچھمُت تہٕ مےٚ مےٚ لاگنٲو اَتھ گۄڈٕ تِتھَے کٔنی آرِ کٲم اَتھ کَرنٲو مےٚ پتہٕ پایپِنٛگ تہِ مگر مےٚ کوٚر پانَے اَتھ پَتہٕ سُہ یُتھ مےٚ ڈِزاین بنوو مےٚ کوٚر پانَے کِرٛییٹ اَکھ ڈِزاین تہٕ مےٚ بنوو یہِ سوٗٹ یہِ بنیو تیوٗتاہ اَصٕل تیوٗتاہ خوٗبصوٗرت تیوٗتاہ خوٗبصوٗرت اَتھ ٲسۍ سٲری کَران تعٲریٖف تہٕ بہٕ گٔیَس وۄنۍ سالَس تَتہِ لوگ مےٚ یِہوٚے سوٗٹ تہٕ ساروٕے وٕچھ یہِ سوٗٹ تہٕ پتہٕ کٔر تِمو واریاہ زیادٕ تعٲریٖف تہٕ پتہٕ دیُت تِمو آرڈَر مےٚ دوٚپُکھ یہِ کٔمۍ چھُ بنومُت دوٚپمَس یہِ کوٚر مےٚ پانَے ڈِزاین تہٕ یِمہٕ تِمو دوٚپ أکیٛا یہِ یہِ چھُ واریاہ اَصٕل گوٚمُت یہِ چھُ باسان بٔڑۍ بار ڈِزاینَرَن زَن اَتھ ڈِزاین دیُتمُت تہٕ پتہٕ ووٚن مےٚ تِمن تۄہہِ چھُو بناوُن یُتھُے تِمو ووٚن إ مےٚ دوٚپ تِمَن اَتھ لَگن مگر چارجِز کیٛازِ کہِ مےٚ دوٚپ وَنہِ ییٚلہِ یہِ یوٗتاہ اَصٕل چھُ تیٚلہِ زینہٕ بہٕ اَپٲری کیٚنٛہہ تہٕ پتہٕ ہیوٚت مےٚ تِمن یِتھَے کٔنی تھوڑا کَم زیادٕ پونٛسہٕ تہٕ مےٚ کٔر مےٚ بنوو پتہٕ ٲسۍ مےٚ تِم یِوان تِتھَے کٔنی بَڑیو مےٚ سُہ بِزنِس پتہٕ اَکھ پتہٕ ٲسٕس بہٕ یِمَے ڈِزاین وِزاین دِوان بیٚیہِ بیٚیہِ پتہٕ کٔر نہٕ مےٚ خٲلی آرِ کامہِ سۭتۍ کیٚنٛہہ مےٚ کوٚر پتہٕ تِلہٕ کٲم تہِ تِلہٕ چھِ نا لاگان فٮ۪رنَن کٔشمیٖری فٮ۪رنَن لاگان تِلہٕ شالَن لاگان سوزنہِ کٲم کٔر مےٚ مےٚ کٔر پتہٕ ہر کُنہِ کامہِ سۭتۍ کوٚر مےٚ پتہٕ تہٕ یِتھَے کٔنی بَنٲے مےٚ پتہٕ سُہ نِٹِنٛگ وغیرہ چھِ نا کَران سُہ تہِ کٔر مےٚ پتہٕ تہٕ ٲسٕس بہٕ یِتھَے کٔنی واریاہ واریاہ واریاہ گوٚو ڈٮ۪ولَپ ڈٮ۪ولَپ ڈٮ۪ولَپ پتہٕ پے مےٚ اٮ۪مپٕلاے تھاوٕنۍ اَتھ اٮ۪مپٕلاے تھٲے مےٚ اَتھ پتہٕ زٕ ژور تِم تہِ ٲسۍ کَران کَم زیادٕ ٲسۍ زینان تہٕ سون گَرٕ اوس پَکان پتہٕ گٔے کٲم کیٛاہ چھِ اَتھ وَنان پتہٕ آے اَتھ مِشیٖنٔری یۄس آیہِ تَمہِ سۭتۍ گوٚو پتہٕ بھاو کَم تَمہِ سۭتۍ گوٚو نہٕ پتہٕ تَمہِ سۭتۍ وۄتھ ہر کُنہِ بھاو تَمہِ سۭتۍ روٗد نہٕ پتہٕ تیُتھُے کِہیٖنۍ نہٕ تَمہِ سۭتۍ چھُ وَنہِ فرق آیہِ واریاہ پتہٕ آیہِ نہٕ تیٖتیٛاہ آرڈَر کیٚنٛہہ کیٛازِ کہِ اَسہِ اوس اَتھٕ کامہِ سۭتۍ محنت لَگان أسۍ ٲسۍ زیادٕ پونٛسہٕ ہٮ۪وان پتہٕ مِشیٖن والیو ہیٚتۍ پتہٕ کَمٕے پونٛسہٕ تہٕ تِم گٔے یِم گرٛاہک ٲسۍ تِم گٔے تُکنٕے تہٕ تَمہِ سۭتۍ گٔے اَسہِ پتہٕ واریاہ زیادٕ تہٕ وَنہِ چھَس بہٕ یِہوٚے گُزٲرِش کَران کہِ کیٛاہ چھِ اَتھ وَنان یہِ بیٚیہِ وَنو بہٕ تۄہہِ بیٛاکھ چیٖز مےٚ کَرے واریاہ اَکہِ لَٹہِ بنو مےٚ فٮ۪رن مےٚ کَر مےٚ کٔر کٲم مےٚ کٔر اَتھ تِلہٕ کٲم کٔر مےٚ اَتھ اَتھ ترٛونو مےٚ چھانٛپ کٔرمَس تِلہٕ کٲم بیٚیہِ سُونووُم وُونووُم یہِ بنیو تیُتھ اَتھ لٔگۍ کۄرابہٕ وۄراب کۄرابَن نِش تہِ کٔرٕس تِلہٕ کٲم یہِ بنیو تیُتھ تیُتھ تۄہہِ کیٛاہ وَنو بہٕ یہِ کوٗتاہ بیوٗٹِفُل بنیو تہٕ تہٕ سُہ تہِ اوس اَکھ یہِ وَجہ کہِ ییٚتٮ۪ن مےٚ واریاہ زیادٕ اَصٕل کوٚر اٮ۪کسٕل تَتٮ۪ن مےٚ واریاہ زیادٕ یہِ کوٚر سُہ ٲس اَکھ واریاہ زیادٕ میٛانہِ میٛانہِ خٲطرٕ اَکھ أچیٖومٮ۪نٛٹ تہٕ بیٚیہِ دۄیِم کَتھ وَنو بہٕ تۄہہِ یہِ کہِ اَکہِ لٹہِ کٔر مےٚ کوٗشِش کہِ بہٕ بَناو اَکھ شال سۄ بَناو بہٕ ڈِزاینَر وِیَر تَتھ گوٚو تیُتھ ڈِزاین تیُتھ ڈِزاین سٲری گٔے تَتھ وٕچِتھ تنٛبلے سٲری سٲری ٲسۍ وَنان اَسی گوٚژھ آسُن یُتھ ڈِزاین أسی کَرہو یہِ مطلب یُتھ ڈِزاین گَژھِ اَسی آسُن ہُہ یہِ تہٕ پتہٕ کٔر مےٚ کٲم مےٚ ترٛوو پتہٕ شالَن ہُنٛد تہِ الگ تَتھ منٛز ٲسٕس بہٕ تِمن شالَن ڈِزاین دِوان پتہٕ ٲسۍ کٲری گَر تَتھ پٮ۪ٹھ کٲم کَران تَمہِ پتہٕ ٲسۍ تِم مارکیٹَس منٛز کٕننہِ یِوان تِمن گٔے ییٖژاہ ڈِمانٛڈ ییٖژاہ ڈِمانٛڈ اَکہِ لَٹہِ ٲسۍ ہَتھ بناوٕنۍ بیٚیہِ کہِ لَٹہِ یِتھَے کٔنی تٕرٛہ بیٚیہِ کہِ لَٹہِ ژَتجی تہٕ یِتھَے کٔنی یِتھے کٔنی پوٚک یہِ پوٚک پوٚک پوٚک یہِ بِزنِس یِتھے کٔنی تہٕ اَکہِ لَٹہِ سوٗنٛچ مےٚ کہِ بہٕ بَناو کانٛہہ یُتھ یُنیٖک لیٚہنٛگا یُس نہٕ مطلب یَس یُس کشمیٖرکِس کلچرس کَرِ مطلب رِفلٮ۪کٹ اَکہِ حِساب مان وَن ونو بہٕ تۄہہِ مطلب یُس سُہ کشمیٖرُک کلچر تَتھ منٛز جلکہِ تہٕ بہٕ بناو ہا یُتھ اَکھ لیٚہنٛگا پتہٕ کٔر مےٚ تَتھ کٲم تَتھ کٔر مےٚ آرِ کٲم سوزنہِ کٲم تہٕ تِلہٕ کامہِ ہٕنٛز کمبِنیشنہِ منٛز بنوو مےٚ سُہ اَکھ لیٚہنٛگا سُہ بنیو تیوٗتاہ بیوٗٹِفُل تیوٗتاہ بیوٗٹِٕفُل بنیو سُہ کہِ تَتھ مِلیو مےٚ پتہٕ سٔٹفِکیٹ تہِ تَمہِ تَمہِ مطلب سُہ اوس وٕچھمُت پَتہٕ واریہَو آرگٕنایزیشنو وٕچھ سُہ پتہٕ مِلے مےٚ تَمِچ سٔٹفِکیٹ تہِ تیٖژاہ چھِ مےٚ کٔرمٕژ یہِ